سانہِ کٔشیٖرِ منٛز ہَسا چھِ زیادٕ کر یِوان یہِ کَرنہٕ توٚمُل اَتھ چھِ وَنان أسۍ دانہِ تہِ پنٛنہِ زَبٲنۍ منٛز یہِ ہَسا ٲس یہِ زیادٕ زیادٕ پَہَن یِوان کَرنہٕ کَلٹِویٹ وۄنۍ ہسا گٔے اَمہِ یہِ گٔے چینٛج تھوڑا لُکن لُکن منٛز آیہِ زیادٕ زیادٕ زیادٕ چینٛج تِم تِمو لوگ یہِ کرُن وۄنۍ ژوٗنٹٮ۪ن کُن زیادٕ زیادٕ کرُن